السلام عليكم ورحمة الله وبركاته یُس سٲنۍ مادوٗری زبان کشمیٖری یہِ ہسا چھِ زبردست زبان بولنہٕ کِنۍ سہل تہٕ آسان مگر اسہِ کوٚر یتھ پانے اکھ ظلُم أسۍ ہسا چھِ وِزِ وِزِ یِم سٲنۍ شُرۍ ہیٚچھناون بیٛاکھ لینگویج انگریٖزی تہٕ اردوٗ یِمن ہسا گٔے پنٕنی کشمیٖری زبان وارٕ وارٕ مٕشِت مگر یہِ سٲنۍ کشمیٖری زبان ہسا چھِ واریاہ یہِ گژھِ انٹرنیشنلس منٛز ڈیولپ مگر اسہِ کوٚر اتھ پانے پتھ أسۍ ہیتھۍ اتٮ۪تھ پانے پتھ یہِ مگر سٲنۍ یہِ کشمیٖری لینگویج یہِ ہسا چھِ دُنیاہس منٛز الگ تہٕ تھلگ اکھ لینگویجا یِوان ماننہٕ یتھ ہسا چھِ سٲری پسنٛد کران ییٚلہِ بیٛاکھ مُلکُک کانٛہہ یہِ سٲنۍ کٲشِر لینگویج چھُ بوزان سُہ ہسا چھُ پریشان گژھان دپان تُہۍ کیٛاہ چھُو یہِ ونان مگر اسہِ ہسا نہٕ پٔکۍ اتھ پٮ۪ٹھ سیٚود أسۍ ہسا چھِ ماڈٲرٕن زمانس کُن پکان تہٕ پنٕنی یۄس یہِ زبان یہِ چھِ أسۍ پتھ کُن ژھنان ترٲیِتھ